گۄڈٕنِکٮ۪ن دۄن سوالَن منٛز تہِ آے یِہوٚے چیٖز بیان کرنہٕ کہِ گیمو سۭتۍ چھِ اِنسان سُنٛد صحت ٹھیٖک روزان تہٕ اِنسان سُنٛد دٮ۪ماغٲیی توانٲیی تہِ چھےٚ روزان ٹھیٖک یعنی مٮ۪نٹَل ہٮ۪لٕتھ تہِ چھِ روزان واریاہ زیادٕ ٹھیٖک اگر أسۍ کَتھ کَرو کِرکَٹٕچ کِرکَٹَس منٛز چھُ اِنسان کَنٹِنیوٗوَسلی سُہ چھُ روزان دوران دوران اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ ہُمہِ جایہِ پٮ۪ٹھ یور ییٚمہِ جایہِ یعنی دورٕ دورٕ چھِ کران اِنسان اَمہِ کہِ وَجہ سۭتۍ چھِ بٕلَڈ سٔرکُلیشَن ٹھیٖک ٹھاک پٲٹھۍ روزان یا یُس اَکھ بیٹٕسمین چھُ آسان یُس بالہِ گِنٛدَن وول نفر چھُ آسان یا یُس بالَر چھُ آسان بال کَرَن وول نفر چھُ آسان تٔمۍ سٕنٛز یُس نیٖرومَسکیوٗلَر کاڈِنیشَن چھِ آسان یُس یِمَن پانہٕ ؤنۍ درمیان رِشتہٕ چھُ آسان سُہ چھُ کَنٹِنیوٗوَسلی بڑان سُہ چھُ ہر ساتہٕ بڑان روزان مِثال کے طور پر أکِس بالرَس چھےٚ بال کَرٕنۍ بیٹٕسمینَس أمِس بیٹٕسمینَس چھِ تہِ أمِس گژھِ تیٖژاہ زیادٕ یہِ اَکھ یہِ کاڈِنیشَن آسٕنۍ نیٖرومَسکیوٗلَر کاڈِنیشَن یہِ آپَس منٛز یُس پانہٕ ؤنۍ یِمَن یُس یہِ رِشتہٕ چھِ یہِ گوٚژھ تیوٗتاہ زیادٕ آسُن مطلب واریاہ زیادٕ اٮ۪کُریٹ واریاہ زیادٕ صحیح یہِ گوٚژھ پَرزٕنٲیِتھ ہٮ۪کُن یہِ بالَر کُس بال چھُ مےٚ کران تہٕ مےٚ کِس کُس شاٹ چھِ اَتھ گِنٛدُن ییٚمہِ ساتہٕ أمِس بال نزدیٖک چھےٚ واتان أمِس چھُ یہِ چھُ پَنٛنہِ جایہِ پانہٕ سۭتی کٮ۪لکُلیشَن کران پَنٛنِس دٮ۪ماغَس منٛز چھُ أتی لگاوان حِساب مےٚ کوٗتاہ جلدی چھُ بیٹ تُلُن مےٚ کُس شاٹ چھِ گِنٛدُن بہٕ کَمہِ اَنٛدٕ گِنٛدٕ شاٹ کَمہِ سایڈٕ چھِ مےٚ فیٖلڈِنٛگ یَلہٕ کَمہِ سایڈٕ چھِنہٕ مےٚ فیٖلڈِنٛگ یَلہٕ کِہیٖنۍ یا فُٹ بال چھِ تَتھ منٛز چھِ اِنسان کَنٹِنیوٗوَسلی روزان دوران یا باقٕے یِم تہِ گیمہٕ چھِ آوُٹ ڈور خاص کر یِم گَرِ نیٚبرٕ چھےٚ گِنٛدنہٕ یِوان یعنی کَمرٕ نٮ۪برٕ یِم تہِ گیمہٕ گِنٛدنہٕ چھےٚ یِوان تِمَن منٛز چھِ عام طور پٲٹھۍ أسۍ یہِ چیٖز لبان کہِ اِنسان سُنٛد صحت تہِ چھُ روزان ٹھیٖک اِنسان سُنٛد یُس یہِ دٮ۪ماغٲیی توانٲیی چھےٚ یہِ تہِ چھِ روزان واریاہ زیادٕ ٹھیٖک